برٛونٛہہ کالہِ اوس وٕچھنہٕ یِوان کہِ رۄپیہِ آسنہٕ زیادٕ سماجَس منٛز کِہیٖنۍ تہِ نہٕ تہٕ برٛونٛٹھ اوس سِسٹَم اَکھ یَتھ بارتر سِسٹَم وَنان ٲسۍ کٲشِر پٲٹھۍ یَتھ زَن وَنان چھُ اَکہِ چیٖزٕ بَدلہٕ بیٛاکھ چیٖز اَنُن مِثال کے طور پے بہٕ دِمہٕ کٲنٛسہِ اِنسانَس کانٛہہ کھٮ۪نہٕ چیٖز سُہ دی مےٚ اور تٔمۍ بدلہٕ بیٚیہِ کانٛہہ کھٮ۪نہٕ چیٖز یعنی کہِ رۄپیَن ہُنٛد اِستعمال اوس نہٕ گژھان کِہیٖنۍ تہِ نہٕ تہٕ تَمہِ پَتہٕ آو لَبنہٕ کہِ کینٛہہ سٹیمپٕس آیہِ وٕچھنہٕ یا کینٛہہ کوینہٕ آیہِ وٕچھنہٕ یا کینٛہہ لۄکچہِ لۄکچہِ کَنہِ آیہِ وٕچھنہٕ یا بَجہِ بَجہِ کَنہِ آیہِ وٕچھنہٕ تہٕ یِم یِم سٹیمپٕس آسہٕ یا کویِنہٕ آسہٕ یِم آسہٕ پَتہٕ پَتھ یِمَن پَتھ کالہِ کٮ۪ن لُکَن آسہٕ یِم یِوان تِجارَت کَرنَس منٛز ضُروٗرت آسٕکھ پٮ۪وان تِجارَت کَرنَس منٛز مِثال کے طور پے أکِس جایہِ پٮ۪ٹھ اوس بیٚکِس جایہِ آسان چیٖز واتناوُن پَتہٕ ٲسۍ یِم سٹیمپ تَتھ ترٛاوان تہٕ أتی ٲسۍ أکِس جایہِ پٮ۪ٹھ چیٖز بیٚکِس جایہِ آسٲنی سان واتناوان تہٕ یِم سٹیمپٕس یا کویِنٕز یا راکٕس کَلٮ۪کٹ کَرُن چھِ اَڑٮ۪ن ہٕنٛدۍ خٲطرٕ چھُ کینٛہہ ہِسٹارِکٕل کینٛہہ آٹِسٹِک ویلیوٗ آسان یا أڑۍ چھِ کینٛہہ فَن خٲطرٕ یہِ کَلٮ۪کٹ کَران جَمع کَران فَن پٔرپز خٲطرٕ فَن مقصد خٲطرٕ تہٕ أڑۍ چھِ کَران ہِسٹارِکٔلی آرٹِسٹِکٔلی چھُ أڑۍ اَمیُک یہِ ویلیوٗ کَران تہٕ تَوَے چھِ یِم یہِ اِستعمال کَران تہٕ تَوَے چھِ یِم یہِ جمع کَران تہٕ برٛونٛہہ کالہِ آیہِ اَکھ سِولایزیشَن یَتھ زَن اِنڈَس ویلی سِولایزیشَن وَنان چھِ تہٕ تَتھ منٛز آو لَبنہٕ ییٚلہِ پَتہٕ سٲنۍ ہِسٹورِیَن سٲنۍ ہِسٹورِیَن گٔے سٲنۍ رِسٔرچَر گٔے تور تہٕ تِمو وُچھ تَتہِ سانیو ساینٹِسٹو سانیو ہِسٹارِکَلو یِمو وُچھ تَتہِ آرٹِزنو وٕچھ تَتہِ یا رِسٲرچَر گٔے تور تِمو وٕچھ تَتہِ کینٛہہ سٹیمپٕس کینٛہہ کوینٕز تہٕ تِمو کٔرۍ تِم کَلٮ۪کٹ تہٕ تِم آیہِ وٕچھنہٕ تِم ٲسۍ یِوان تِجارَت مقصد خٲطرٕ اِستعمال کَرنہٕ یا اَکہِ جایہِ پٮ۪ٹھ اوس آسان بیٚکِس جاے اَسہِ چیٖز واتناوُن تَمہِ خٲطرٕ ٲسۍ یِوان استعمال کَرنہٕ تہٕ تِمو لٲگۍ تِم جمع کَرٕنۍ تہٕ یِتھَے پٲٹھۍ کانٛہہ چھُِ کَران پنٛنہِ گِنٛدنہٕ خٲطرٕ سٹیمپٕس کویِنٕز کَلٮ۪کٹ جَمع کَران تہٕ کانٛہہ چھِ کَران پنٛنہِ تِمَن ویلیوٗ کَران تہٕ تَمے خٲطرٕ کَران پنٛنہِ ضُروٗرت خٲطرٕ جمع کَران تِم تہٕ اَتھ چھِ واریاہ آسان اَتھ چھِ واریاہ مختلف مقصد جمع کَرنٕکۍ تہٕ أسۍ وٕچھو فِلحال کٲنٛسہِ چھِ آسان فَن پٔرپَز خٲطرٕ فَن مقصد خٲطرٕ یِم کَلٮ۪کٹ کَرٕنۍ تہٕ کانٛہہ چھِ کَران کُنہِ ویلیوٗ خٲطرٕ یِم جمع